ہٮ۪لو وعلیکُم السلام کَم چھُو اَچھا پٕلازا بیکری اَہَن حظ اۭں کٔژ قٕسمہِ اَدٕ حظ اَدٕ حظ کیٚںہہ نہ حظ چھُنہٕ پانٛژھ قٕسٕم حظ اَہَن حظ اۭں أسۍ حظ چھِ گَرٕ تہِ سوزان کیک ما اوس کانٛہہ تھاوُن

اَدٕ حظ کیٚنہہ نہ حظ چھِنہٕ اَدٕ حظ السلام علیکُم